اَز حظ چھُ وارِیاہ چینٛج گومُت برٛونٛٹھ عیامن منٛز ٲسۍ پوٚرمُت آسان یِمو جَوانو کِہیٖنٛۍ غریٖبی ٲسٕکھ مول موج اوس نہٕ ہٮ۪کان پرنٲوِتھ کِہیٖنٛۍ تہِ وۅنۍ گوٚو دِ دھیان تہِ ٲسۍ نہٕ دِوان پۄنٛسہٕ ٲسۍ نہٕ لَگان برٛونٛٹھ پرنس مگر دھیان ٲسۍ نہٕ دِوان پَڑٲے کیٛاہ چھِ پَے ٲسٕکۍ نہٕ یہِ پَڑٲے پَڑا لِکھا بچہِ کیٛاہ چھُ یہِ چھُ وارِیاہ مطلب اَصٕل ضروٗری یِم ٲسۍ نہٕ سَنان کِہیٖنٛۍ تہِ تہٕ اَز چھِ یُس یہِ نوٚو نوٚو دور آو اَتھ منٛز چھِ ییٚلہِ نٔو ٹٮ۪کنالجی اَتھ منٛز اگر موٚزوٗر تہِ چھُ آسان سُہ تہِ چھُ بچس پرناوان چاہیے لڑکی آسہِ چاہیے لٔڑکہِ آسہِ تہٕ موٚزوٗر تہِ آسہِ کَران مگر أمِس بچس چھُ پرناوان پرٛیویٹ پرناوٮ۪س میٹرِکس تانۍ تہٕ میٹرِک پتہٕ چھُس ترٛاوان سرکٲرۍ سکوٗلس مگر دَ ما پرناوان چھُس وۅنۍ اگر اَز حظ بٮ۪مار چھِ گَژھان یہِ پَڑٲے ہُنٛد مطلب کیٛاہ آو ییٚلہِ پَران چھُ اَمہِ سٍتۍ چھُ ہیٚچھان وارِیاہ یہِ بچہٕ تہِ تہٕ یہِ بناوِکھ ڈاکٹر اَز آو ٹٮ۪کنالجی وارِیاہ اَز چھِ رِمان مشیٖنٔری آیہِ ہسپتالن منٛز چھِ مشیٖنٔری اَز اگر علاج چھِ کَران علاج کَران یِمہٕ ریٖلہٕ چھِ تھاوان ریٖل چھِ ہاوان دود کیٛاہ چھُ پرٛابلِم کیٛاہ چھِ اَز چھُنہٕ تیٛوٗت مجبوٗر گژھن مطلب یہِ ڈیگٕنوٗز گَژھان چھُ اَز دٔستی ریٖل کَران یا اٮ۪کٕسرے آسہِ کَرُن اگر کٲنٛسہِ کیٚنٛہہ ڈٮ۪میج آسہِ فٮ۪کچر آسہِ گوٚمُت اٮ۪کٕسرے کَران کیٛاہ پرٛابلِم چھِ اگر نہٕ کٲنٛسہِ کیٚنٛہہ أنٛدرٕ آسہِ کانٛہہ پرٛابلِم اٮ۪کٕسرے کَرن کیٛاہ پرٛابلِم چھِ سُہ چھُ ہاوان اَٮ۪کٕسرے کیٛاہ پرٛابلِم چھِ أمِس تٔتھۍ متعلق چھِ پتہٕ ڈاکٹر کَران علاج مگر ننان چھُس تہٕ وۅنۍ ٹٮ۪سٹہٕ چھِ کَران اَز چھِ لیب أڑۍ چھِ ہسپتالن منٛز تہِ چھِ لیب پرٛیویٹ تہِ چھِ خلقو ترٛاومژٕ مگر اگر کٲنٛسہِ طاقتھ آسہِ سُہ چھُ کَران پرٛٮ۪ویٹٕے اگر نہٕ وۅں کٲنٛسہِ طاقتھ آسہِ غریٖب آسہِ بِچور سُہ چھُ کَران ہسپتالَے پران تٔتھۍ چاہیے دۄہ لگٮ۪س یا زٕ تہٕ مگر کَران چھُ ہسپتالَے ٹٮ۪سٹہٕ کٲنٛسہِ آسہِ تیٖلہٕ پٮ۪تِس کٔنۍ ریٖل تھاونس ونٮ۪س ڈاکٹر ریٖل کَر پتہٕ ہا ہاوان چھُ ریٖلٕے أمِس ہسا چھِ کِڈنی کٔنۍ سِٹون یا تیٖلہِ پٮ۪تِس چھَس کٔنۍ پتہٕ چھِس تھاوان ٹایِم اَڑٮ۪ن ہُتھٕ کٔنۍ ہُتھ چھِ نیران دَوا سۭتی کِڈنی تیٖلہِ پٮ۪تِس چھِ پٮ۪وان کَڈُن اگر اڑٕپوٚپُے آسٮ۪س کَڈنس نہٕ کیٚنٛہہ یوٚتانۍ سُہ پَپان چھِ تِم بجہِ یِم کَنہِ گَژھان پتہٕ چھِ کَڈان تیٖلہٕ پٮ۪ت تہٕ کَڈان چھِ تِم چھَنہٕ بَنان یِتھٕے کٔنی مان ژٕ وُنہِ آسہِ خامٕے تہٕ کَڈان نہَ تہٕ مگر اَز حظ آو نو دور اَز چھِ بچس پَرناوان اَمہِ کِنۍ چھُ یہِ پڑھا لکھا بچہٕ چھُ وارِیاہ کیٚنٛہہ اَصٕل آسان یہِ چھُ سَنان یہِ چھُ سمجھان ہُہ کیٛاہ گوٚو یہِ کیٚاہ گوٚو برٛونٛٹھ ٲسۍ نہٕ تہِ سَنان کِہیٖنٛۍ تہِ اَز چھِ سَنان یہِ بچہِ اَز چھِ اگر کُنہِ جایہِ مان ژٕ دُکانس نوکری چھَنہٕ اَز کُنی اَز ترٛاوَن دُکانس پٮ۪ٹھ یہِ تہِ ہٮ۪کہِ حِساب لیٚکھِتھ تَتہِ کٕنہِ سوداہ کٕنِتھ یا کَپُر دُکانس تھاوان یا ہارڈویِر دُکانس ترٛاوہون یہِ چھُ ہٮ۪کان حِساب کٔرِتھ یہِ چھُ ہٮ۪کان چَلٲوِتھ یہِ کیٛاہ مان ژٕ حِساب کٔرِتھ کلکوٗلیٹر چَلٲوِتھ حِساب کٔرِتھ چاہیے پانٛژن ساسن دَہن ساسن یا وُہن ساسن آسٮ۪س کَرُن اگر ہارڈوے کٲنٛسہِ نِیہِ یہِ لٔکٕر نِیہِ ہارڈویرٕچ فُلاوُڈ یا کیٚنٛہہ آسہِ کٕنُن یہِ چھُ أتھۍ پٮ۪ٹھ کَران حِساب جل جل چھُ أمِس مگر تیٚلہِ یِوان ییٚلہِ اَمۍ پوٚرمُت چھُ آسان چاہیے گرٛیجویشن آسٮ۪ن کٔرمٕژ چاہیے ٹی ٹی سی پاس آسہِ یا میٹرک پاس آسہِ یہِ ہٮ۪کان چھُ یہِ کٔرِتھ حِساب جل جل بیٚیہِ چھُس یِوان سمجھ یا یُس اَنپڑھ چھُ آسان تٔمِس چھِنہٕ بِچٲرِس سمجھ یِوان تٔمِس چھُ گاڑِ ہُنٛد بورڈ تہِ وۅتھانٕے تہٕ سُہ کیٛاہ کَرِ تُہۍ چھُ گاڑِ وٲلۍ رُکاوان اَدٕ چھُ وَنان تٔمِس یہِ کوٚت چھِ گٲڑۍ ہُہ پا یُس یہِ پٔرۍوُن چھُ آسان یہِ چھُ بورڈ وُچھان تہٕ تٔمِس چھُ یِوان سمجھ یہِ کوٚت چھِ چھُ کھسان ییٚمِس چھِ بِچٲرِس سختی یِوان اَنپڑھس یِتھٕے کٔنۍ چھُ یہِ مان تہٕ ژٕ یُتھ نوٚو دور آو یہِ چھُ وارِیاہ یہِ وۅنۍ وُچھان جان کیٛاہ گَژھِ ناکارٕ کیٛاہ گَژھِ مطلب اگر برٛوںٛٹھمِس عیامن منٛز ٲسۍ نہٕ سَنان کِہیٖنٛۍ تہِ برٛونٛٹھ اگر لَگہِ ہے کرہانس گنٛڈ تھاوہانس ہفتہٕ وادٕ گنٛڈ کٔرِتھ اگر وۅنۍ زخم لگہِ ہٮ۪س ترٛاوہانس یا پمژالن پٮ۪وٗنٛت یا لیٚدرِ پٮ۪وٗنٛت مگر اَز چھُنہٕ تہِ کِہیٖنٛۍ تہِ اَز چھُ ڈاکٹرس نِوان بَظٲبتہٕ سُہ چھُ تَتھٮ۪ن دَوا تھاوان سُہ چھُ ٹٮ۪ٹنِس کَران دَپان اگر ہسا کیُل اَژِ ٹٮ۪ٹنِس کٔرِو اَتھ چھِ پرٛابلِم بنان برٛونٛٹھ ٲسۍ نہٕ ٹٮ۪ٹنِس وٮ۪ٹنِس آسان کِہیٖنٛۍ تہِ برٛونٛٹھ اگر ہلکٲرۍ ہوٗن چھُ اوسمُت دِوان ژوٚپ کٲنٛسہِ اِنسانس تٔمِس چھِ ٲسمٕژ کَران مٲنٛتھرٕۍ یٲژ دِوان اَز چھِنہٕ تہِ اَز چھُ نو ٹٮ۪کنالجی اَز چھِ اِنٛجکشن پٮ۪وان کَرٕنۍ دَپان نہَ مٲنٛتھٕری یٲژ نہٕ کیٚنٛہہ انٛجکشن تہِ کٔرِو اَمہِ کِنۍ چھِ شُکُر گُزار مطلب اَز آو نوٚو نوٚو دور اَز آو وارِیاہ کیٚنٛہہ اَصٕل یہِ چھُ اَسہِ پٮ۪ٹھ وارِیاہ کیٚنٛہہ